مُختلِف گیمہٕ چھِ سانہِ سوسایٹی مَنٛز وٕنۍکٮ۪س یِم اَسہِ اٮ۪نٛٹَٹینمٮ۪نٛٹ چھِ کَران مگر اگر أسۍ وٕچھو کہِ یہِ گیم چھِ محض اَکھ گیم مگر سانہِ سوسایٹی آسہٕ کیٚنٛہہ گیمہٕ تھایمَژ یِم مخصوٗص آسہِ کیٚنٛہہ کورٮ۪ن خٲطرٕ کیٚنٛہہ لٔڑکَن خٲطرٕ جیسے أکِس کورِ اوس یِوان دِنہٕ کِچَن سٮ۪ٹ تٔمِس ٲسۍ یہِ سَمجاوان کہِ ژےٚ چھی ٲخٕر کِچَن سَنٛمبھالُن یا تٔمِس خٲطرٕ ٲس یِوان اَکھ گُڑِنۍ اَنٛنہٕ یَتھ منٛز سۄ تٔمِس أکِس بچہٕ سٕنٛدۍ پٲٹھۍ پَرورِش ٲس کَران تَتھ منٛز اوس تٔمِس یِوان سَمجاونہٕ کہِ ژےٚ چھی زِندگی منٛز أکِس ماجہِ ہُنٛد رول اَدا کَرُن مگر اگر أسۍ بیٚکہِ سایڈٕ وٕچھو لٔڑکَن خٲطرٕ آسہٕ کیٚنٛہہ گیمہٕ مخصوٗص جیسے أسۍ وٕچھو تِمَن ٲسۍ صِرف اَنان یا ٲسِکھ اَنان گاڑِ نَتہٕ ٲسِکھ اَنان گَن یَتھ منٛز تِمَن ٲسۍ تِہٕنٛز بَڑٲیی ہاوان سانہِ سوسایٹی منٛز مگر وۄنۍ ہیوٚتُن ٹایم چینٛج گَژھُن وٕنۍ کہِ کِس زَمانَس منٛز چھِ یَتھ صِرف لٔڑکہٕ ٲسۍ گِنٛدان گیمَن وۄنۍ چھِ تِم کورٮ۪ن خٲطرٕ تہِ کورِ تہِ چھِ تِمَن گیمَن مَنٛز برٛونٛہہ پَکان کورِ تہِ چھِ پَنُن اَدا تَتھ منٛز رول کَران جیسے کِرٛکٮ۪ٹ اوس سُہ اوس صِرف محض أکِس لٔڑکہٕ سٕنٛدۍ خٲطرٕ مگر وٕنۍکٮ۪س أسۍ وٕچھو نیشنَل لٮ۪ولہِ پٮ۪ٹھ اِنٹَرنیشنَل لٮ۪ولہِ پٮ۪ٹھ ہر کُنہِ جایہِ چھِ وٕنۍکٮ۪س کورِ تَتھ منٛز برٛونٛہہ برٛونٛہہ پَکان اَسہِ چھِ یہِ تہِ تھاوُن دٮ۪ماغَس منٛز کہِ یہِ چھِ گیم یہِ چھِ اَکھ گیم مطلب گیم چھِ سارنی خٲطرٕ اَتھ منٛز چھَنہٕ جِنسٕچ کانٛہہ تبدیٖلی کہِ أسۍ وَنو لٔڑکَس خٲطرٕ چھُ ہُہ کورِ خٲطرٕ چھِ یا گیم چھِ اٮ۪نٛٹَٹینمٮ۪نٛٹ اَسہِ پَزِ اَتھ تِتھ پٲٹھۍ پَکناوُن کہِ اَتھ منٛز گَژھِ نہٕ کانٛہہ ڈِفرَنٕس یِنۍ مطلب کورِ خٲطرٕ چھَنہٕ لٔڑکہٕ سٕنٛدۍ خٲطرٕ چھَنہٕ گیم چھِ اٮ۪نٛٹَٹینمٮ۪نٛٹ اَسہِ پَزِ اَتھ تِتھَے کٔنۍ اَدا رول کَرُن